سٲنۍ ہَسا یۄس ہَسا یہِ أزِچہِ جَنریشَن چھِ یہِ ہَسا چھِ بَنے مٕژ واریاہ یہِ یہِ ہَسا چھِ بَنے مٕژ واریاہ خراب چھِ یہِ گٔمٕژ یِم ہَسا چھِ وَنان یِمَن گوٚژھ نہٕ کِہیٖنۍ تہِ پیوٚن کَرُن یِم ہَسا گٔژھۍ آسٕنۍ أنٛدرٕ کَنے بِہِتھ یِم گوٚژھ نہٕ نیبرِم ہوا تہِ لَگُن یِم چھِ تَوَے کَران پرٛٮ۪فَر سرینَگرَس گژھُن کیٛازِ کہِ اَتھ کیاہ وَنان تَتہِ چھُ أنٛدرٕ کٔنے بِہُن یِمن چھُ نٮ۪بَر ویبَر چھُ نہٕ یِمَن پیٚوان نیرُن کِہیٖنۍ